دوس حظ ٲسۍ گٔمٕتۍ اَکہِ لَٹہِ گاڈٕ رَٹنہِ حظ پَتہٕ حظ ووٚن مےٚ تٔمِس تُہۍ کٔٹۍ رَٹان گاڈٕ تٔمۍ حظ ووٚن دوٚپُن أسۍ چھِ اَنان ڈاکٕر حظ ڈاکٕر ڈاکٕر تھاوان لٲگِتھ حظ تَتھ منٛز تہِ چھِ لگان گاڈٕ بیٚیہِ ووٚن تِمو أسۍ چھِ اَنان بِرٛسلاے بِرٛسلاے تَتھ حظ برٛونٛٹھ آسان سُہ شٔشتٕروٗ یہِ لٲگِتھ حظ سٔژَنۍ ہِش تَتھ منٛز پٮ۪وان کھٮ۪ن چٮ۪ن تھاوُن حظ تہٕ تَتھ منٛز پٮ۪وان کھٮ۪ن چٮ۪ن پَتہٕ لَگان گاڈ حظ تَتھ منٛز بیٛاکھ حظ یِوان تَتھ حظ وَنان کھوٚڑ تَتھ تہِ پٮ۪وان حظ تھاوُن گَمَس سۭتۍ تِم حظ دِوان لَتھ تہٕ تٔمۍ حظ ووٚن تی دوٚپُن أسۍ چھِ دِوان لَتھ تہٕ تَتھ منٛز چھِ اژان پَتہٕ گاڈٕ حظ پَتہٕ حظ گوٚژھ بہٕ مان ژٕ تَمہِ دۄہ اوسُس بہٕ ٲٹھٕ وُہُر حظ بہٕ گووُس پنٛنٮ۪ن فرٛٮ۪نٛڈَن سۭتۍ تِمو نیوٗوٕ حظ بہٕ حظ گاڈٕ رَٹنہِ حظ اَتھ کیٛاہ چھِ وَنان تہٕ پَتہٕ گٔیَس گَرِ اَسہِ تُل ڈاکٕر سۭتۍ بیٚیہِ تُل بِرٛسلاے بیٚیہِ تُل اَسہِ یِہوٚے کھوڑ اَسہِ سۭتۍ مِثال گٔیَس رَٹِن تہٕ تُلہٕ حظ رَٹہِ حظ اَسہِ گاڈٕ واڈٕ کھوڑِ سۭتۍ بِسلاے سۭتۍ تہٕ ڈاکرِ سۭتۍ حظ پَتہٕ حظ چھُ اَتھ حظ چھُ واریاہ مِثال طریٖق آسان رَٹنُک مِثال کِتھ کٔنۍ رَٹو کیٛاہ کَرو بیٚیہِ حظ وُچھ مےٚ پنٛنٮ۪ن بَڑٮ۪ن نِش یِم بٔڑۍ چھِ مےٚ بٔڑۍ تِمو حظ ہیٚچھنووُس بہٕ کِتھ کٔنۍ کیٛاہ چھُ آسان گاڈٕ رَٹنہِ تِم مِثال یہِ ڈاکٕر چھٕنا یہِ حظ چھُ پٮ۪وان کۄلہِ منٛز تھاوٕنۍ حظ اَتھ چھِ پٮ۪وان حظ چھَکھ دِنۍ تہٕ تِم حظ اژان ڈاکٕرِ منٛز تہٕ پٮ۪وان حظ ڈاکرِ ہیوٚر کھال تَتھ حظ آسان منٛزَس آسان جٲلۍ جٲلۍ ہِش تَتھ پٮ۪وان حظ آب ؤسۍ بیٛاکھ حظ گوٚو کھُڑ کھُڑ کھُڑ سۭتۍ پٮ۪وان سُہ حظ تھاوُن گَمَس سۭتۍ لٲگِتھ یورٕ حظ مِثال تَتھ پٮ۪وان حظ یورٕ ما تَتھ چھِ آسان جٲلۍ لٲگِتھ تَتھ پٮ۪وان حظ یورٕ گَمَس منٛز ژانٕنۍ لَتھ حظ اوٗرۍ تہٕ دِنۍ حظ چھَک وَک تہٕ تِم حظ آسان یَتھ منٛز حظ کھُڑِ منٛز کھَسان حظ گاڈٕ اَتھ منٛز پَتہٕ حظ گوٚو بیٛاکھ بِرٛسلٲے بِرٛسلاے منٛز چھِنہٕ تَتھ چھِنہٕ پٮ۪وان حظ کۄلہِ منٛز وَسُن حظ کینٛہہ تَتھ چھِ پٮ۪وان حظ بِرٛسلٲے اَسہِ پٮ۪وان کُنٛڈ آسان تَتھ پٮ۪وان تَتھ تھَاوُن کینٛہہ مِثال یہِ سٕژنۍ حظ تَتھ پٮ۪وان کھٮ۪ن چٮ۪ن تھاوُن مگر حظ پانہٕ پٮ۪وان بٔٹھِس پٮ۪ٹھٕے روزُن حظ سُہ پٮ۪وان کینٛژھس ٹایمَس تھاوُن آبَس منٛز حظ مِثال تَتھ چھُ یِوان أتھۍ تہِ مِثال تَلہٕ گاڈٕ واڈٕ پَتہٕ پٮ۪وان تھاوُن حظ گٲڈ چھُ یِوان سُہ چھُ لَگن حظ تَتھ کھٮ۪نَس سۭتۍ یُس تَتھ کھٮ۪ن کھٮ۪ن کھۄر تام چھِ تَتھ لاگن حظ چونٛٹھ سُہ چھُ لَگ پھسان حظ تٔتی تَتھ کُنڈَس منٛز سُہ چھِ پٮ۪وان پَتہٕ حظ کھالان أسۍ ہیوٚر پَتہٕ حظ رٹان أسۍ